سوال چھُ مےٚ پِرٛژھنہٕ آمُت کہِ پانٛژھ تِم ڈیٹ وَن ژٕ یِم ژےٚ دُنیا زِندگی منٛز رِمٮ۪مبَر چھِی ڈیٹ چھِ واریاہ یاد آسان زِندگی منٛز چھِ واریاہ اِنسانَس خوشی ہُنٛد لَمحات آسان تہٕ واریاہ چھِ کیٚنٛہہ رَنجٕنۍ تہِ حالات آسان لیکِن یِم پانٛژھ ڈیٹ مےٚ زِندگی رِمٮ۪مبَر تَتھ منٛز چھِ مےٚ گۄڈنیُک ڈیٹ رِمٮ۪مبَر ییٚلہِ بہٕ لۄکچارَس اوسُس پانٛژھ سَتھ وُہ بہٕ اوسُس پَران دُیِمہِ مےٚ اوس نہٕ پَتہ یہِ کہِ یہِ بُنیل کَتھ چھِ وَنان یَتھ أسۍ زَل زَلا چھِ وَنان أرٕتھ کویِک یہِ کیٛاہ چھِ تہٕ تۄہہِ آسیو یہِ پَتاہ کہِ زٕ ساس ٲٹھ زٕ ساس پانٛژھ ٲٹھ اَکتوٗمبرَس منٛز آو اَکھ بوٚر بار بنیُل تہٕ یِم پوٗرٕ کٔشیٖر منٛز تَبٲہی بٔلکہِ پوٗرٕ وٲلڈَس منٛز کٔر اور سُہ چھِ مےٚ واریاہ یاد کہِ بہٕ اوسُس لَکُٹ ماسوٗم اور بہٕ اوسُس بہٕ اوسُس یِتھ پٲٹھۍ کہِ لوٗکھ ٲسۍ وَدان کریٚک کریہ کران خۄدایا بہٕ اوسُس اَتھ اِنجاے کَران یہِ اوس لۄکُٹ بَچپَن اوس معسوٗمیت ٲس مےٚ اوس نہٕ باسان کہِ کہِ بہٕ کیٛاہ چھُس یہِ کَران بہٕ اوسُس گِنٛدان دوٚیِم یُس میانہِ زندگی ہُنٛد عام دۄہ اوس کیوں کہِ میٲنۍ حالات ٲس روٗدمُت پرٮ۪پریشن کِہیٖنۍ ٹھیٖک سُہ اوس میون ٹُویلتھُک اٮ۪کزام ییٚلہِ مےٚ سُہ کالِفاے کوٚر بہٕ گوس مےٚ آیہِ گُڈ مارکٕس کوٚر مےٚ سُہ پاس مےٚ یہِ ٲس اٮ۪کسپیکٹ کہِ کہِ بہٕ گٔژھ پاس کہِ مےٚ اوس تِتھۍ پیپَر گٔمٕتۍ کیٚنٛہہ الحمداللہ تعالیٰ سُنٛد شُکُر کہِ مےٚ ٲسۍ ترٛےٚ ہَتھ سَتٲجی ساس کُنوُہَس منٛز اوسُس بہٕ زٕ ساس دَہَس منٛز اوسُس بہٕ ٹُوٮ۪لتھَس پَران تہٕ مےٚ کوٚر پَنُن یہِ یہِ حظ یہِ ٹُوٮ۪لتھٕ تہٕ تَمہِ پَتہٕ چھِ مےٚ ترٛیِم پَنٛنہِ زِندگی ہُنٛد اپِسوڈ یاد کہِ سُہ چھُ ییٚمہِ دۄہ مےٚ اوسُس بہٕ گَرِ کِچنَس منٛز پَنٛٮ۪ن گَرِکٮ۪ن سۭتۍ مٲلِس ماجہِ سۭتۍ بنٮ۪ن باین سۭتۍ بِہِتھ اَکھ خوشی ہُنٛد ماحول اوس اور اَچانک گوٚو غمَس منٛز کہِ بہٕ اوسُس بِہِتھ مےٚ مکلوو بَتہٕ کھٮ۪تھ تہٕ اٮ۪لیکٹرٛانِک کٮ۪ٹَل ٲس اَسہِ تھٲومٕژ اٮ۪لکٹرانِک کیٹٕل پاورَس پٮ۪ٹھ اوس آب گرما تو مےٚ لوٚگ تَتھ سۭتۍ ٹھل یُس سُہ آب سورُے مےٚ نَرِ پٮ۪ٹھ پیٚو ییٚمہِ سۭتۍ مےٚ سورُے نٔر دٔز دَہَن دۄہَن پوٗرٕ نٔر ؤژھۍ مےٚ کھَل اور سُہ چھُ مےٚ واریاہ پیٚوان یاد سُہ منظر تہٕ بہٕ چھُس مےٚ چھُ وٕنہِ تہٕ مطلب تم زٕ اَتھ تم سُہ سُہ خوف ناگ مَنظر پیش کَرنہٕ وٕنہِ گژھان سُہ بَلٲجاہ تہٕ ژوٗرِم ڈیٹ یُس مےٚ یاد چھِ حالٕے منٛز اَکوُہَس منٛز یُس میٲنۍ بٔڑۍ برٲے ییٚمِس اَسہِ تٔمۍ کوٚر جی آر ایف کشمیٖر یوٗنیورسٹی کوٚر تٔمۍ جی آر اٮ۪ف کوٚر کالِفاے سُہ تہِ اوس میانہِ خٲطرٕ واریاہ اہم دۄہ تہٕ پوٗنٛژِم یُس ٲخری ڈیٹ سُہ اوس میون ریٖسَنٹلی یُس مےٚ یاد چھِ میٛٲنِس بٔڈِ بَب سٕنٛز وفات یُس تُرٛواہ اَگست اَتھوارِ دُستاس تٕرٛوہَس منٛز ہَپداے تہٕ اَکہِ طرفہٕ اَگر أسۍ وَنو زِندگی ہُنٛد دستوٗ یُس اِنسان آو تٔمِس چھُ اَکہِ دۄہ خۄدایَس سۭتۍ مُلاقات کَرٕنۍ لیکِن یُس سٲنِس بٕڈبب سُنٛد گژھُن اوس یہِ اوس اَکِس منٛز خوشی ہُنٛد اَکھ سَما تہٕ لیکِن اَکہِ اوس رَنجہِ کہِ اَکھ بہتریٖن بہتریٖن وَنو اَکھ بہتریٖن بُزرٕگ دیٖن دار اَکھ بہتریٖن مٮ۪نٹور اَکھ رہبَر یُس میٛانہِ زِندگی ہُنٛد اوس سُہ گوٚو مےٚ نِش جُدا اور پَتہٕ اوسُس بہٕ اَتھٕے دوس تَتھٕے دوس أمِس پنٛنِس بِڈوس ہَسپَتالَس منٛز سۭتۍ اور سُہ دۄہ چھِ ٲخری دوہ یُس مےٚ ساروی کھۄتہٕ بہتریٖن دو یاد روٗد کہِ پَننِس بٕڈبَب سٕنٛز وفات